وعلیکُم اسلام اسلامُ علیکُم مےٚ اوس یہِ کیٛاہ وَنان زانُن یہِ کہِ مےٚ چھُ بوٗزمُت اَتہِ چھِ واریاہ زیادٕ اَصٕل اَصٕل جاے تُہۍ ؤنِو مےٚ یِمَن کَتہِ چھِ اَصٕل جاے

ٹھیٖک

شِکارا یَتھ وَنان چھِ ٹھیٖک چھا

ٹھیٖک

اَچھا ٹھیٖک تَتھ منٛز کیٛاہ کیٛاہ چھُ فیمَس یِوان اَ پٔری محلَس منٛز

ٹھیٖک ٹھیٖک

مےٚ اوس نا اور یُن مےٚ دوٚپ بہٕ وُچھِ یہِ گۄڈٕ فیمَس کیٛاہ کیٛاہ چھِ اَتہِ اَتہِ کۄس کۄس جاے چھِ اَصٕل

اَچھا ٹھیٖک

اَچھا ٹھیٖک اَچھا ٹھیٖک اَچھا مےٚ اوس سۄنہٕ مَرگ گژھُن مےٚ کوٗتاہ ٹایم لَگہِ توٚتَتھ سۄنہٕ مَرگ تانۍ اَچھا ٹھیٖک سۄنہٕ مَرگہِ منٛز کیٛاہ چھُ یوٗتاہ فیمَس مےٚ ؤنِو تُہۍ تَتھ جایہِ منٛز کیٛاہ چھُ یوٗتاہ

اَچھا ٹھیٖک سۄنہٕ مَرگ گُلمرگ چھِ یِوان مےٚ چھُ بوٗزمُت یُتھ بہٕ چھَس نہٕ آمٕژ زانٛہہ تہِ بہٕ ٲسٕس وَنان بہٕ وُچھِ گۄڈٕ یِمَن جایَن منٛز کیٛاہ کیٛاہ چھُ تہٕ تَمہِ حِسابہٕ ونہٕ بہٕ پَتہٕ کوٚت گژھو بہٕ کَرہو تۄہہِ تَمہِ وِزِ فون تہٕ تُہۍ ییٖزیٚو تیٚلہِ ٹھیٖک چھا آ اَدٕ کیٛاہ بِہِو تیٚلہِ خدایَس حوال